اگر أسۍ گامی علاقن ہِنٛز کَتھ کَرو تہٕ گامَن منٛز چھِ وارِیاہ تِم بَچہِ یِمَن نہٕ سکوٗل یعنے کہِ اٮ۪ڈُکیشَن سِسٹَم چھِ اَصٕل پٲٹھۍ مِلان کِہیٖنۍ تہٕ زیادٕ تَر وٕچھو أسۍ کیٚنٛہہ بَچہِ یِمَن نہٕ گَرِکۍ تہِ پٔرمِشَن چھِ دِوان کہِ تم پَرہان سَبَق تہٕ گامٮ۪نٛٹہٕ گژھِ وارِیاہ میٚجٲرٕس اَتھ خٲطرٕ تُلٕنۍ یِتھ کنٮ۪تھن زِ گَرٕ گَرٕ گژھِ سِکیٖم تھاوٕنۍ زِ لُکھ گژھن بَچہِ گَژھن پَرٕنۍ تہٕ أسۍ امہِ باوجوٗد تہِ چھِ أسۍ وٕچھان زِ ہَر کُنہِ گامَس منٛز چھِ گارمٮ۪نٛٹ سکوٗل آسان یَتھ منٛز بَچہِ ہٮ۪کَن پَنٕنۍ سَبَق پٔرِتھ تہٕ اِتھَے کَنَتھ چھِ بَچَن گژھِ ضٔروٗری کہِ اٮ۪ٹریکٹِو چیٖز تھاوٕنۍ سکوٗلَس منٛز ییٚمہِ سۭتۍ تٕم پَران فار اٮ۪کزامپٕل یِتھ کَنَن مِڈ ڈے میٖل سِکیٖم چھِ تھایہِ مَژ سُکوٗلَن منٛز یعنی کہِ بَچہِ ہٮ۪کَن تَتہِ کھٮ۪تھ چٮ۪تھ تہٕ باقٕے تہِ چھِ وارِیاہ زیادٕ فیسَلٹیٖز یِم اَکھ گورمٮ۪نٛٹ ہیٚکہِ ہیٚکن سکوٗلَن منٛز پرٛووایِڈ کٔرِتھ تاکہِ تِم بَچہِ یِمَن نہٕ پَرن پَرنہٕ خٲطٕر چھِ ایلو کران تِمَن گژھن پَرنہٕ خٲطٕر پَرنہٕ دِنۍ